کلپنا چاولا سُنیٖتا وِلیمٕز تہٕ راکیش شرما چھِ أمۍ چھِ تٕرٛہ ترٛےٚ تِم ناموَر شخصیت یِمو ہِنٛدوستانُک ناو پوٗرٕ عالمَس منٛز روشَن کوٚر کیٛازِکہِ إمۍ ٲسۍ تِم یِم خلاہَس منٛز گٔے ہِندوستان کہِ طرفہٕ تہٕ ہِندوستانُک ناو کوٚر روشَن کَلپنا چاولا تہِ ٲس ہِنٛدوستانٕچ گۄڈنِچ زٔنۍ یُس خلاہَس منٛز گٔے سپیس منٛز گٔے تہٕ ہِندوستانُک ناو کوٚر روشَن یِتھٕے پٲٹھۍ سُنیتا وِلیمٕز تہِ چھِ اِنڈیہِچ اَکھ سُہ مستوٗرات زٔنۍ زَنان یِم واریاہ پھِرِ ساروی کھۄتہٕ زیادٕ ٹایم خلاس منٛز چَکَر لَگٲوِتھ تہٕ پَتہٕ آے واپَس اِتھے پٲٹھۍ چھِ راکیش شَرما تہِ ہِندوستانُک اَکھ سُہ یُس پایلاٹ اوس تمہِ پَتہٕ کھوٚت یہِ خلاس منٛز تہٕ یِمو کوٚرُکھ ہِندوستانُک ناو روشَن سپیس منٛز کھسنہٕ سۭتۍ سۭتۍ اکھ کوٚرُکھ یِمو پَنُن ناو تہِ رِکاڈن اندر درج تہٕ بیٚیہِ پننہِ مُلکُک ناو تہِ کوٚر روشن صرف کوٚرُکھ نہٕ پننہِ مُلکُک ناو روشن کینٛہہ ایِم بنیے انسپریشن باقین ینٛگ لُکن ہٕنٛدۍ خٲطر کیازکہِ ییٚلہِ یِم ہٮ۪کن خلاس منٛز گٔژھِتھ تہٕ یہِ چھُ عام لُکن ہُنٛد خٲطر اکھ ضروٗری سبق تِم ہٮ۪کَن کینٛہہ تہِ کٲم کٔرِتھ مگر اَتھ چھِ ضٔروٗری کہِ تِم گَژھَن أہٕنٛدۍ پٲٹھۍ آسٕنۍ واریاہ محنتی تِم تہِ گژھن محنت کَرٕنۍ یِتھ کٔنۍ یِمو محنت کٔرٕکھ تہٕ یِم گٔے خلاس منٛز